اَچھا أسۍ حظ چھِ ٹوٗرِسٹَن ہِنٛد خٲطرٕ اَصٕل پٲٹھۍ اِنتظام تھَوان یِم ہوٹَل چھِ تھَوان سٔروِس چھِ تھَوان یہِ دَرمات چھِ تھَوان ہو یِم ہوٹَل ووٹَل اَصٕل پٲٹھۍ چھِکھ دِوَان کَمرٕ چھِکھ دِوان شونٛگنَس خٲطرٕ اَصٕل پٲٹھۍ آرام اَگر درماتُک رَٹن تہٕ سُہ حظ چھُکھ آسان مُفُت اگر یہِ أنٛدۍ پٔکۍ یِمَن مکانَن منٛز بیٚہَن تہٕ تَتھ حظ چھِس کِراے رَٹان کیازِکہ یہِ حظ چھُ اَسہِ آسان پَنُن ہُہ طور طٔریٖقہٕ أسۍ چھِ ہٮ۪کان زیٖنِتھ یہِ اَمے سۭتۍ بیٚیہِ حظ چھِ یِمَن اصٕل خٲطِر کَران آرام سان سٔروِس ؤروِس چھِکھ دِوان بیٚیہِ چھِ یِمَن أسۍ نٮ۪بَر کُن روزان بیٚیہِ حظ چھِ أسۍ حظ چھِ یِمَن کَران اَصٕل خٲطر بیٚیہِ چھِ ییٚتہِ نیٖرِتھ پتہٕ بُتھِ وَنان آ کشمیٖرَس منٛز چھُ اَصٕل سلوٗک یِوان کَرنہٕ یِمَن حظ چھِ اگر کینٛہہ خۄدا رٔچھِن کینٛہہ گَژھٮ۪کھ وَتہِ یِمَن یِمَن حظ چھِ کشمیٖرٕچ اِنسٲنیت برونٛٹھ کُن یِوان یِمَن حظ چھِ ہٮ۪کان بَچٲوِتھ یِمَن حظ اٮ۪کسیٖڈنٛٹ گژھٮ۪کھ بیٚیہِ کینٛہہ گژھِ یِمَن حظ چھِ ہر ہمیشہِ کشمیر کَران ہٮ۪لٕپ مَدد کَران ہر وِزِ کَران یِمَن أسۍ حظ چھِ یِمَن ہر کُنہِ خٲطرٕ مَدد مَدد کَران یِمَن ٹیوٗرِسٹَن حظ گٮ۪سٹَن یِم واتان چھِ نٮ۪برٕ پٮ۪ٹھ یِم یِم یِوان چھِ تِمَن تِمَن حظ چھِ أسۍ کَران اَصٕل پٲٹھۍ مَدد بیٚیہِ حظ چھِ أسۍ أسی یِمَن دِوان مکان وکان ٹھیٖک پٲٹھۍ کِراے حظ دِمہوکھ یا آسٮ۪کھ ہوٹَل آسٮ۪کھ ضروٖرت سُہ دِمہوک کھٮ۪ن چٮ۪ن آسٮ۪کھ ضروٖرت تہِ دِمہوک آرام سان حظ چھِ أسۍ یِمَن دِوان اَصٕل پٲٹھۍ خہٕ واتان حظ چھِ أسۍ یِمَن